یُس مےٚ فیورِٹ سبجکٹ سُکوٗلس منٛز چھُ یہِ کٮ۪مسٹرٛی کیٛازِ کہِ کٮ۪مسٹری چھِ مےٚ وارِیاہ اصٕل فیورِٹ سبجکٹ اتھ منٛز چھِ رِیکشنن متعلق پَران اتھ منٛز چھِ أسۍ پَران بانٛڈِنٛگ کٔمِکٕل بانٛڈِنٛگ متعلق اتھ منٛز چھِ أسۍ پَران یِمن نومنکٕلیچر یُس أسۍ پَران چھِ آرگنِک کٮ۪مسٹری منٛز سُہ چھِ أسۍ پَران اِس لیے یہِ چھِ مےٚ وارِیاہ پسنٛد سبجکٹ بہٕ چھُس یہِ اِنجاے کَران اتھ منٛز چھُس بہٕ پرناوان یُس اٮ۪سِڈ بیس سالٹ چھُ تَتھ چھُ مزٕ یِوان ایٖکُلِبرٛم یُس چپٹر چھُ تتھ تَتھ چھُ مَزَے مَزٕ اتھ چھِ رِیکشن أسۍ کَران اتھ چھِ أسۍ پرٛٮ۪کٹِکٕل کَران پرٛٮ۪کٹِکٕل چھِ أسۍ کَران اٮ۪سٕڈ بیس سالٹ یا یِتھَے کٔنٮ۪تھ چھِ أسۍ باقٕے پرٛٮ۪کٹِکٕل کَران اتھ منٛز أسۍ چھِ وَنان کہِ أسۍ کِتھ کٔنۍ چیٖز اَکہِ منٛز نٮ۪بر کٔڑِتھ سبلِمیشن تھرٛوٗ کِتھ کٔنۍ ہٮ۪کو کٔڑتھ یا باقٕے پرٛاسٮ۪س چھِ أسۍ کَران اتھ منٛز تِم چیٖز چھِ وارِیاہ انٛٹرٛسٹِنٛگ یَتھ مزٕ یِوان یہِ چھِ یا یُتھٕے نہٕ أسۍ چھِ کرٛموٹوگرٛافی پیپر کرٛوموٹوگرٛافی یَتھ منٛز کَران یا یِتھَے کٔنۍ چھِ أسۍ باقٕے چیٖز اتھ منٛز کَران یا مِڈِسنَس متعلق چھِ سُہ سبجکٹ اتھ منٛز چھِ بیو کٮ۪مسٹری تہِ یِوان اَتھ منٛز چھِ ڈاکٹری ٲڑ یِوان اتھ منٛز از لیے اِس لیے چھِ مےٚ یہِ وارِیاہ پسنٛد سبجکٹ فیورِٹ سبجکٹ پنٛنِس سُکوٗلس منٛز تہٕ بہٕ چھُس یَژھان یِہوٚے پَرُن أتھۍ منٛز برٛوںٛہہ کُن کَرُن